ہیٚلو اسلام علیکُم اَہن حظ تُہۍ چھِو ٹھیٖک اَسہِ کَرے نہَ حظ یہِ أسۍ ٲسۍ نہَ حظ ییٚمہِ برٛونٛٹھ جاب کَران ییٚتہِ کَمپٔنی منٛز درٛاے أسۍ وۅنۍ تَتہِ کوٚر اَسہِ لیٖو وۅنۍ کوٚر اَسہِ تُہٕنٛز یہِ کَمپٔنی چھِ وۅنۍ کٔر اَسہِ یِہَے جوایِن یہِ وۅنۍ چھِ اَسہِ اَتھ پَگاہ اِنٹَروِیو تہِ دوٚپوٕ تۄہہِ پگاہ چھُ دیُن اَتھ تَتھ کیٛاہ چھُ ڈ ڈیٹ تَتھ کیٛاہ اَسہِ حظ چھُ ناو محمد سمی أسۍ حظ چھِ ییٚتی اَمہِ برٛونٛہہ حظ ٲسۍ أسۍ گوٗگلَس سۭتۍ کَران تَتھ سۭتۍ لٔگۍ اَسہِ دَہَن ؤریَن کٔڈۍ اَسہِ تَتھ سۭتۍ کٲم گوٗگلہٕ سۭتۍ اَلبَتہ اَہَن حظ ایٚکٕسپیٖریَنٕس حظ چھِ واریاہ اَلبَتہ تِمَن سۭتۍ گوٚو نہٕ وۅنۍ اَصٕل پٲٹھۍ چھَنہٕ تِمَن سۭتۍ چَلان کیٚنٛہہ وۅنۍ درٛاے أسۍ تَوے تَتہِ وۅنۍ کوٚر اَسہِ پانَے اَہَن حظ سیلری حظ چھِ تَتہِ کَم دِوان وۅنۍ کوٚر اَسہِ تَوَے پانٕے رِزاین تَتہِ ٲسۍ دِوان یِہَے دَہ ساس رۄپیہِ پٔر منٛتھ اَہَن حظ اَہَن حظ وۅنۍ چھِنہٕ حظ اَسہِ أتی کَرُن وۅنۍ کَر حظ چھُ اَسہِ اِنٹروِیو دِنہِ یُن

اَہَن حظ ٹھیٖک حظ چھُ یہِ سیلری کَمہِ حِساب تَرِ اَسہِ یہِ تَرِ حظ مَنتھلی کِنہٕ اینَم حِساب اینم نہَ حظ بہٕ حظ چھُس دَپان اگر تُہۍ مَنتھلی تھٲوِو نا حظ تُہۍ پانٛژاہ ساس بہٕ چھُس دَپان اگر تۄہہِ مطلب اٮ۪نؤلی ترٛٲوِو نہٕ حظ پَتہٕ یِہَے پنٛژاہن کٔرِو پَتہٕ باہ مَلٹِپُلاے اگر تِتھٕ پٲٹھۍ تھٲوِوِ نہَ حظ تِتھٕ پٲٹھۍ تہِ چھُ ٹھیٖک البتہ مےٚ دوٚپ تُہۍ ما ترٛٲوِو تَمی حِساب ایٚنؤلی ما ترٛٲوِو تُہۍ سیلری تَمی حِساب وَنیٛوم ٹھیٖک حظ چھُ تیٚلہِ یہِ بیٚیہِ وۅنۍ کَر حظ یہِ اِنٹَروِیو اَتھ ڈیٹ کیٛاہ حظ چھِ ٹھیٖک حظ چھُ تیٚلہِ اَہَن حظ اَہَن حظ اَہَن حظ ٹھیٖک حظ چھُ ٹھیٖک